اسلامُ علیکُم آز چھِ یِم دٲدۍ وٲدۍ ہر سایڈٕ اَسہِ چھُنہٕ کینٛہہ اَسہِ چھُ ییٚتی کووِڈ یہِ مۄکلیو نہٕ گۄڈٕ اَسہِ تِمَن دۄن تریٚن ؤریَن وۄنۍ چھُی آمُت بیاکھ آے فٕلوٗ گوٚو سُہ تَفریٖک ڈایبِٹیٖز وایبِٹیٖز یِم چھِ آمتی ییٚتہِ چھُ وۄنۍ گوٚمُت عام زُکام ژاس ہِندۍ پٲٹھۍ چھُ گوٚمُت ڈایبِٹیٖز عام ہایپَر ٹینشَن ییٚتہِ چھا کَم پَریشٲنی کم حالتہٕ خَراب رو بےٚ روزگٲری چھِ امہِ سۭتۍ تہِ چھُ مالٮ۪ن ماجٮ۪ن تہِ ہایپَر ٹینشَن گَژھان تہٕ بٕلَڈ پریشَر کھَسان یِتھے کٔنی چھُ یِمَن بچاریٚن شُریٚن لۄکٹٮ۪ن لۄکٹٮ۪ن شُریٚن تہِ ہاٹ اَٹیک کۭتیاہ چھِ گَژھان کیاہ وَنو کۭتیاہ ہاٹ اَٹیک گٔے یہِ یِمَن ؤریَن مَنٛز تہِ ییٚتہِ لۄکٹٮ۪ن لۄکٹٮ۪ن لۄکٕٹۍ لۄکٹٮ۪ن بَچَن مگر فٲیدٕ کیاہ فایدٕ کیاہ یوٗت یوٗت یوٗت عَذاب چھُ گَژھان یِمَن ڈایبِٹیٖز ہایپَر ٹیٚنشَن وۄنۍ چھِ یِم اِنفیٚکشَن زُکام ژاس چھِ ییٚتہِ آمتُے کیازکہِ ییٚتہِ چھِ تۭر تہِ واریاہ آسان تہٕ زُکام ژاس چھُ زیادے زیادے گَژھان امہِ سۭتۍ